بِسمہِ اللہ رحمٰن رحیٖم اَگر ہسا أسۍ کانٛہہ گیم ویم چھِ أسۍ گِنٛدان پنٛنِس گامَس منٛز سٲنِس گامَس یُتھُے اَکھ ہسا چھِ أسۍ ٹھیٖک روزان اَصٕل چھِ روزان أسۍ سون جِسِم صحت چھُ روزان ٹھیٖک اور سون یُس یہِ کیریَر چھُ یہِ تہِ ہسا چھُ ٹھیٖک روزان اور سون ماحول ہسا چھُ یہِ تہِ ہسا چھُ اَمہِ سۭتۍ ٹھیٖک روزان گَریُک ماحول تہِ چھُ ٹھیٖک روزان اور أسۍ ہسا چھِ سٲری یِکوَٹَے آسان اَسہِ ہسا چھِ مقصَد سون گام گژھِ أسۍ ہسا گٔژھۍ بارٕنۍ بَنٕنۍ اور سون صحت گژھِ ٹھیٖک روزُن

سٲنۍ یہِ کیریَر گژھِ اَصُل بَنُن سون ماحول گژھِ اَصٕل اَسہِ ہسا گژھِ پنٛنِس گامَس منٛز بھایی چارہ آسُن بٲے چارہ اور اَسہِ ہسا کٲنٛسی سۭتۍ گژھِ نہٕ کیٚنٛہہ عاداوَت وَداوَت تھاونہٕ گرٛاوٕ سانہِ گیمہٕ اَگر أسۍ کیٚنٛہہ گِنٛدان وِنٛدان چھِ سان اَکھ سُہ اَگر أسۍ کیٚنٛہہ گیم چھِ گِنٛدان کُنہِ سَپوٹٕس کیٚنٛہہ گیم چھِ گِنٛدان اور أسۍ ہسا چھِ تَمہِ سۭتۍ فِٹ اَصٕل تہِ روزان سون یہِ کیریَر تہِ چھُوٕ اَصٕل روزان اور اَسہِ ہسا چھِ اَ سُے مقصَد آسان کہِ سون یہِ گام اَصُل بَنُن سون سٲری صحت سٲری مٲنۍ تُہۍ شُرۍ آسن یا بٔڑۍ آسن تِم گژھِ صحت تِہُنٛد صحت گژھِ آسُن ٹھیٖک گژھِ تِہُنٛد صحت وحت روزُن اور اَسہِ ہسا چھُ محبت گژھِ اَسہِ آسُن پانہٕ ؤنۍ بھایی چارہ گژھِ آسُن